شاہِد احمد تۄہہِ ووٚنوٕ وٕنۍ حظ مےٚ چھِ کٔرمٕژ کَمانٛڈو ٹرٛینِنٛگ تہٕ کیٛاہ مُشکِلات آیوٕ تۄہہِ اتھ کَمانٛڈو ٹرٛینِنٛگ دوران تہٕ بیٚیہِ چھُو تۄہہِ کوٚرمُت مارشَل آٹٕس تُہۍ ؤنتو اَمِکۍ فٲیدٕ کیٛاہ چھِ مارشَل آٹٕکۍ تہٕ کوٗتاہ ضروری چُھ یہِ انسان سٕنٛدۍ خٲطرٕ کَمانٛڈو ٹرٛینِنٛگ منٛز چھِ واریاہ مُشکِلات یہِ چھِ آسان ژَتجیہَن دۄہَن پٮ۪ٹھ تور گَژُھن کَمانٛڈو ٹرٛینِنٛگ منٛز چھِ ہیچناوان زِ گۄڈنیٚتھٕے چھُ پیٚوان صُبحن ژورِ بَج وۄتُھن یُس أکِس عام اِنسان سٕنٛدۍ خٲطرٕ واریاہ دُشوار چھُ ژورِ بَج ؤتِھتھ چھِ أکِس گَنٛٹَس پیٚوان فِزِکٕل فِٹنٮ۪س خٲطرٕ پَننہِ خٲطرٕ گۄڈٕنٮ۪تھ پی ٹی کَرُن تَتھ منٛز چھِ یِوان واریاہ کھیلہٕ دَوُن چھ یِوان کَمرَس ایٚکزَرسایِز نَرٮ۪ن ایٚکزَرسایِز گَردٕنۍ أچَھن ہٕنٛدۍ خٲطرٕ تہٕ بیٚیہِ چھِ تَتھ مین چھُ تَتھ منٛز ساروٕے کھۄتہٕ وُچاپ سُہ گوٚو دَوُن دَونہٕ پَتہٕ چھِ اورٕ یِتھ پانٛژھ دہ مِنَٹ دِوان پانٛژَن دہن مِنٹَن منٛز چھِ پیٚوان اِنسانَس تَیار گٔژِھتھ تہٕ نوٚو بَدل وَردی لٲگِتھ یُن گرٛاونٛڈَس منٛز یَتھ منٛز دۄہَس چُھ رَگڑٕ چَلان رَگڑٕ چُھ امۍ حِساب چَلان زِ اِنسان چُھ گرٛانٛوڈَس منٛزٕے دَپَان بہٕ شۄنٛگہا تورٕ یِتھ چھِ بیٚیہِ دٔہ مِنَٹ دِوان کھیٚن چھیٚنَس کھیٚن چھیٚن باپَتھ چھِ گَژَھن پَتہٕ بیٚیہِ وِسٕل تہٕ چھِ پیٚوان بیٚیہِ واتُن پَننِس ٹایمَس دوران گرٛاونٛڈَس منٛز مین چھُ اَتھ منٛز اَکُے چیٖز ٹایمَس پابَنٛد یُس أکِس فوجِیَس خٲطرٕ چھُ واریاہ ضروٗری مارشل آٹ تہِ کوٚر مےٚ تتہِ لَگ بَگ سَتَن ٲٹَھن دۄہن چھِ کَرناوَن کَمانٛڈو کورسَس منٛزٕے کَمانٛڈو کورسَس منٛز چھِ أکِس اِنسانَس أکِس آرمی وٲلِس واریاہ مُشکِلات واریاہ زیادٕ مُشکِلات یِوَان یَتھ منٛز تٔمِس راتھ کِیُتھ بَہہِ بَجہِ چھِ ترٛاوان کُنہِ جَنٛگلَس منٛز تہٕ دَپَان چھِس ژٕ یہِ فَلٲنۍ جَگہَس پٮ۪ٹھ واپَس یَتھ تٔمِس آسمانَس کُن وُچھِتھ چھُ پیٚوان وُچھُن مےٚ کَپٲرۍ کَپٲرۍ چھُ گژُھن تَتھ چھِ وَنَان تَتھ منٛز نیوِگیشن کَرٕنۍ تہٕ بیٚیہِ چھِ مارشل آٹَس منٛز واریاہ تہِ ایکزَرسایِزٕ واریاہ تہٕ کھیلہٕ کَرناوان یَتھ منٛز تِم بیک فِلِپ کَمرٕ خٲطرٕ فرٛینٛٹ فِلِپ تہٕ فرٛینٛٹ فِلِپ گَردَنۍ خٲطرٕ چھِ ہیچھناوان بیٚیہِ چھِ بیک سُپرِنٛگ تہِ ہیچھناوان تہٕ کیٚنٛہہ لاک تہِ چھِ ہیٚچھناوان یِم تَھم لاک لٮ۪گ لاک تہٕ بیٚیہِ چھِ تَتھ منٛز واریاہ زیادٕ تہِ أمۍ عَلاوٕ تہِ یِوان مارشل آٹ چھُ أکِس فوجیٖیَس خٲطرٕ واریاہ زیادٕ أہم یُس ییٚمہِ ساتہٕ نہٕ تٔمِس ہٕتھیار آسہِ تہٕ تٔمِس چھُ تَمۍ وَرٲے لَڑُن دُشمَنَس خٲطرٕ تَتھ منٛز چھِ تَتھ وَنَان یوٗ اے سی یوٗ اے سی مَطلَب اَن آرمٕڑ کَمبیک مطلب وٮ۪ل ۂتھیار وَرٲے چھِ أکِس آرمی وٲلِس دُشمَنَس نِش مُہ توڑ جَواب دِیُن تہٕ بیٚیہِ دُشمَن ڈیر کَرُن یَتھ منٛز سُہ تہِ چھِ ہیچھناوَن تَتہِ واریاہ زیادٕ اصٕل پٲٹھۍ